ہٮ۪لو اسلام علیکم سر اسہِ حظ اوس کوٚرمُت تُہنٛدِ رٮ۪سٹورنٹ پٮ۪ٹھ یِم موموز آرڈر یِم چھِنہٕ زیادٕ ٹھیٖک کہیٖنۍ یِم حظ چھِ ژۄکیمِتۍ واریاہ زیادٕ یِمن چھُ ژۄکیر گوٚومُت واریاہ یِم ہٮ۪کو نہٕ أسۍ ٹوٹل کھٮ۪تھٕے مےٚ حظ کھیٚیاے تھوڑا أڑ رس مگر أمن چھُ واریاہ زیادٕ ژۄکیر گوٚمُت پلس چھِ اتھ یۄس یۄس آسان چھُ پیسٹ سۭتۍ کریٖم چھنہٕ اتھ سۭتۍ کہیٖنۍ سُہ چھُنہٕ تۄہہِ سوٗزمُتُے سُہ اکھ چھُ مِسنگٕے وۄنۍ یِم موموز تہِ چھِ یِم چھِنہٕ بالکُل کھٮ۪نہٕ یِوان کہیٖنۍ نہٕ تُہۍ کٔرِو کٲم مہربٲنی کٔرتھ یہِ آرڈر کرو أسۍ واپس اسہِ کٔرِو امہِ بدلہٕ کانٛہہ فریش پروایڈ اگر تۄہہِ چھُو ؤنۍکیٚن کانٛہہ فریش موموز تِم سوٗزِو تُہۍ اسہِ اگر نہٕ تۄہہِ فریش کانٛہہ چھُ اٮ۪ویلیبٕل کہیٖنۍ تیٚلہِ ہٮ۪کِو تُہۍ اسہِ پیمیٚزنٹ واپس کٔرتھ مگر اگر نہٕ تۄہہِ آسنٕے چھُ آرڈر تُہۍ ہیزیو نہٕ مہربٲنی کٔرتھ آرڈر رٹان کہیٖنۍ اگر نہٕ تۄہہِ فریش پروڈکٹ آسہِ آسان کہیٖنۍ یہِ یژھ کول پروڈٮ۪کٹ ٲسۍ زیو نہٕ اسہِ سوزان کہیٖنۍ مہربٲنی کٔرتھ ؤنۍکیٚن کرٕ بہٕ وۄنۍ یہِ آرڈر رٹٲرٕن یہِ سوٗزِو تُہۍ اسہِ یا فریش اورٕ یا سوٗزِو تُہۍ یا کٔرِو اسہِ پیمیٚنٹ تُہۍ واپس رِفنڈ